اگر أسۍ روٗرَل ایریازن مَنٛز وٕچھو کہِ روٗرَل ایریاز مَطلَب گٔے گامٕکۍ لُکھ تِم چھِ آسان مَطلَب روٗرَل ایریَازَن مَنٛز چھنہٕ آسان تِتھ کٔنۍ ایجُکیشَن کِہیٖنۍ نہٕ مَطلَب واریاہ پٔرسنٹ چھ کم ایجُکیشَن ایٚجُکیٹ آسان تَتہِ اِل اِلِٹریسی ریٹ چھِ آسان تَتہِ وَنان اَن پَڑھ چھِ آسان تَتہِ گامَن مَنٛز زیادٕ یہِ تہٕ تکیازِ تَتہِ چھُ آسان لیک آف اِنفارمیشَن لُکَن ٹیٚکنالجی چھنہٕ آسان کِہیٖنۍ تکیازِ تِم چھِ آسان گامٕکۍ وِلیجِکۍ تہٕ اگر تِم کُنہِ مَطلَب تِمَن چھِ آسان تَتہِ واریاہ سَختی تہٕ اگر تِم کُنہِ مُدَس پیٹھ یہِ آواز چھِ تُلان تہٕ تَتہِ چھُ نہٕ مَطلَب یہِ گورمیٚنٹ یا بیٚیہِ کانٛہہ چھِنہٕ تِمَن لٕ تِمن پیٹھ تِہٕنٛز آواز چھِنہٕ یہِ تِمَن آوازَن پیٹھ چھِنہٕ دیان دِوان کِہیٖنۍ یِہ تِم ژھانٛڈان چھِ یہِ یۄس تِمَن ڈِمانٛڈ چھِ آسان وۄنۍ اگر کَمپیر کَروکھ أسۍ تِم أربَن ایریاز مَطلَب گٔے سِٹی یا ٹاونٕز تِہِنٛز آواز اگر یہِ تکیاز تَپٲرۍ چھ آسان سوشَل میٖڈیا ٹیٚکنالجی تکیاز تمے ذٔریعہِ چھِ پھہلاوان سُہ چھُ واتان گا یہِ گورمیٚنٹَس نِش اِسی لیے اِسی لیے چھِ تِکیاہ یہِ مَطلَب یہِ أربَن روٗلَر ایریاز چھِ بیٚیہِ چھِ تِم واریَہَن پرابلمَن ہٕنز فیس کران فار ایٚگزامپل یہِ یہِ مَطلَب گامَن مَنٛز چھِ نہٕ تِتھ کٔنۍ آسان آب کِہیٖنۍ نہ چھِ آسان تِتھ کٔنۍ ایٚلیکٹرسٹی تہٕ یہِ واریاہ کینٛہہ مَطلَب ٹیٚکنالجی حِساب تہِ چھِ تِم واریاہ پتھ بیکوٲڑ آسان